یِم أسۍ بازرٕ چھِ پَلو اَنان تِم چھِنہٕ آسان اَصٕل کِہیٖنۍ تِکیٛازِ تِمَن چھَکھ نہٕ ٹیب آسان اَصٕل ترٲومٕژ کِہیٖنۍ تہِ نہٕ تِمہٕ تِم چھِنہٕ اَصلٲے آسان بَنٲیِتھ یا یِم أسۍ اَگَر أسۍ گَرِ بَناوو پَلو تِم چھِ اَسہِ وارِیاہ اَصٕل نیران تِمو سۭتۍ کیٛاہ چھِ اَسہِ گژھان تِمَن چھِ أسۍ پَنُن پَنُن ڈِزایِن ہٮ۪کان ترٲیِتھ یُس اَسہِ اَسہِ خۄش ڈِزایِن گژھِ سُہ چھِ أسۍ ہٮ۪کان ترٛٲیِتھ یا بدل کیٚنٛہہ گژھِ اَسہِ خۄ بدل کانٛہہ ڈِزایِن یِم بازرٕکۍ پَلو چھِ آسان یِمَن چھَنہٕ آسان ٹیب ترٲیِتھ خاص کِہیٖنۍ نہٕ بیٚیہِ یُس اَسہِ خۄش چھُ گَژھان کَلَر اَنو سُہ چھُنہٕ اَسہِ نیران کِہیٖنۍ نہٕ یا یُس اَسہِ پَنٕنۍ یہِ چھِ آسان یُس اَسہِ پَنٕنۍ فِٹِنٛگ چھِ آسان تَتھ پٮ۪ٹھ چھُنہٕ اَسہِ نیران کہِ اَسہِ چھِ نیران یا چھِ نیران کھوٚل سایِز نَتہٕ چھِ نیران زیوٗٹھ سایِز نَتہٕ چھِ نیران ژھوٚٹ سایِز اَسہِ چھُنہٕ پَنُن سایزَن نیران کِہیٖنۍ تہٕ تَتھ منٛز تَوَے چھَس اَسہِ خۄش گَژھان زیادٕ اَسہِ اَسہِ پَزِ زیادٕ گَرِکُے بَناوُن گَرے اَگَر أسۍ مِشیٖن اَنو ہیٚچھو گَرے ہیٚچھو پَلو سُوٕنۍ ہیٚچھو أسۍ گَرٕ گَرے تہٕ أسۍ ہیٚکو اَصٕل پٲٹھۍ گَرِ پَلو سُیِتھ یُس اَسہِ خۄش ڈِزایِن گَژھِ سُہ ہٮ۪کو أسۍ ترٲیِتھ یا بدل کانٛہہ ڈِزایِن تہِ ہٮ۪کو أسۍ ترٲیِتھ یا أسۍ چھِ بنیان وَنان تہٕ تِم چھِ اَسہِ خۄش گَژھان زیادٕ تہٕ تَتھ منٛز چھِ أسۍ ہٮ۪کان پَنُن ڈِزایِن ترٲیِتھ اَگر اَسہِ کانٛہہ وۄزُل کَلر آسہِ سُوُن أسۍ تُلو وۄزٕج کرٕ بِنٛیان وۄزجہِ کَلرٕ یِزار وۄزُل کَلر موزٕ وۄزُل کَلر ٹوپہٕ تہٕ تمہِ سۭتۍ چھُ اَسہِ اَصۭل خۄشوُن کَلَر یِوان بازرَس مَنٛز چھِنہٕ تِم اَصٕل کَلَر نیران کیٚنٛہہ تِمو چھُنہٕ آسان تَتھ سُہ ییر لوگمُت صاف کیٚنٛہہ یَتھ منٛز چھِ أسۍ ہٮ۪کان پَنُن اَصٕل ییر أنِتھ تَتھ ہٮ۪کان پَتہٕ اَصۭل اَصٕل پٲٹھۍ ییر بَنُن چھُ اَنان تمہِ سۭتۍ چھِ پَتہٕ أسۍ ہٮ۪کان اَصٕل یُس ڈِزایِن خۄش گژھِ سُہ ڈِزایِن چھِ بَناوان جیسے کہِ گاڈ گاڈٕ گاڈٕ کوٚنٛڈ چھُ ڈِزایِن اکھ سُہ چھِ أسۍ ہٮ۪کان ترٲیِتھ یا پَنہٕ ؤتھٕر چھِ ڈِزایِن سُہ چھِ أسۍ ہٮ۪کان ترٲیِتھ یا گُلاب پوش چھِ ڈِزایِن سُہ چھِ أسۍ ہٮ۪کان ترٛٲیِتھ یا مَٹر فُل تہِ چھُ ڈِزایِن سُہ تہِ چھِ أسۍ ہٮ۪کان ترٲیِتھ بَدَل کانٛہہ وارِیاہ ایٖتیٛاہ ڈِزایِن چھُ اَسہِ پَزِ گَرے بیٚیہِ چھِ یہِ روزان اَصٕل کیٚنٛہہ کَسٕب چھِ روزان پانَس کُنہِ تہِ جایہِ تہِ چھِ ہٮ۪کان یَتَس تہِ أسۍ بیٚہمو تَتَس چھِ أسۍ ہٮ۪کان بَنٲیِتھ گَرِ بِہتھٕے یِم بِنٛیان وِنٛیان اگر أسۍ وَنٛدٕ چھےٚ وَنٛدَس مَنٛز چھِ تۭر آسان تہٕ پَتہٕ چھِنہٕ أسۍ ہٮ۪کان بازَر وازَر نیٖرِتھ کیٚنٛہہ دَپان چھِ یہِ اَتہِ چھےٚ تۭر شیٖن چھِ پٮ۪وان ہُہ روٗد چھُ پٮ۪وان تہٕ تمہِ خٲطرٕ أسۍ چھِ اَنان ییرٕ أسۍ چھِ گَرے بَناوان گَرے بِنٛاوان یِم بِنٛیان وِنیان تھاوان گَرے بَنٲے یُس کَلَر خۄش گَسہِ سُہ کَلَر چھِ أسۍ بَناوان بیٚیہِ اَصٕل اَصٕل مضبوٗط بِنٛیان چھِ بَناوان اَصٕل اَصٕل کَلَر چھِس تراوان تِم کَلَر چھِنہٕ اَسہِ بازرَس منٛز مِلان کِہیٖنۍ یِم أمِس یَژھان چھِ اَتھ منٛز آسٕنۍ گژھان اَتھ بِنٛیان منٛز یا اَتھ بَدَل کُنہِ کانٛہہ بادَل کانٛہہ بِنٛیان چھِ أسۍ یَژھان بَنان یا جیکٮ۪ٹ چھِ أسۍ بَناوان یا موزٕ چھِ أسۍ بَناوان تِمَن مَنٛز چھِنہٕ اَسہِ تِم کَلَر آسان کِہیٖنۍ ییٚمِس یَژھان چھِ أسۍ چھِ پَنٛنہِ کَلَن ہٕنٛدۍ موزٕ بَناوان أسۍ چھِ پَنٛنہِ کَلرٕکۍ چھِ أسۍ بَناوان یِم بِنٛیان وِنٛیان تہٕ بازرٕکۍ یِم پَلو چھِ آسان یِمَن چھِنہٕ آسان تِم کَلَر کِہیٖنۍ یِم أسۍ چھِ یَژھان اَگَر اَسہِ یا وۄزُل کَلَر آسہِ تَتہِ نیرنہٕ وۄزُل کَلَر یا تَتھ آسہِ نہٕ ٹیب سیوٗ تَتھ آسہِ نہٕ اَصٕل ییر لوگمُت یا اِتھَے کٔنۍ آسٮ۪کھ یہِ سومُت تَتھ آسہِ سَہ آسٮ۪کھ نہٕ سیٚودُے سومُت سُہ آسہِ زیوٗٹھ تَتھ چھُنہٕ آسان کانٛہہ حِسابٕے تہٕ تَوَے چھِنہٕ أسۍ بازرُک پَلو گژھِ نہٕ زیادٕ اَنُن کہِ تَوَے چھِ أسۍ زیادٕ گَژھان خۄش أسۍ سُوَو گَرے پَنٛنہِ ڈِزاینُک یُس ڈِزایِن خۄش گژھِ اَگر یَژھو یَزار آسہِ تَتھ دَپو یَتھ تروو کَٹ بیٚیہِ لاگوس مالہِ پھوٚل ہٮ۪کوس لٲگِتھ بازرٕ کِس چھِنہٕ آسان یہِ أسۍ یَژھان چھِ تہٕ تَمے موٗجوٗب پَزِ اَسہِ گَرے چھِ أسۍ مِشیٖن وِشیٖنہٕ اَنان تہٕ پَتہٕ سُوان گَرے یُس ڈِزایِن خۄش گَژھِ سُہ چھُ گَژھان خۄش بیٚیہِ چھِ کَسٕب تہِ روزان اَصٕل اَتھَن پنٛنٮ۪ن منٛز کُنہِ تہِ ساتہٕ چھِ ہٮ۪کان کُنہِ تہِ ٹیب آسہِ ترٛاوٕنۍ ترٛٲیِتھ چھِ ہٮ۪کان پَلو چھِ ہٮ۪کان اَصۭل سُوِتھ یِم خۄش گٔے باقیَن تہِ چھِ ہٮ۪کان مَدَتھ کٔرِتھ باقیَن تہِ چھِ ہٮ۪کان پَلو دِتھ سُہ یَتھ بیٚیہِ کُنہِ تہِ ساتہٕ آسہِ مجبوٗری اوٚن فِراک یَزار تہٕ سُہ گَرِ بازرُک چھُنہٕ بَرابَر گَژھان پرٛٮ۪تھ ساتَن کِہیٖنۍ نہٕ اَصٕل تہِ چھُنہٕ آسان گَرِ ترٛٲوٕ اَصٕل دٔر ٹی یا ترٛٲوُس پَتہٕ چھُ اُمرِ لَگان بازرُٕک چھُ اَنان اورٕ تہٕ بَس چھُ مۄکلان نیران چھَس دۄہَس زٕ ترٛےٚ تہٕ اَسہِ پَزِ تَوَے گَرے بَناوُن پَلو سُے پَزِ اَسہِ لاگُن تہٕ تَوَے چھِ اَسہِ خۄش گَژھان لُکَن گَرِکُے گَرِکُے لاگُن خۄش گَژھان تِکیٛازِ گَرِکۍ پَلو چھِ أسۍ اَصٕل مضبوٗط بَناوان خۄش چھِ گَژھان تِم لاگٕنۍ یہِ خۄش ڈِزایِن چھِ گَژھان سُے چھِس تراوان تہٕ بہٕ تہِ چھَس گٔمٕژ مےٚ تہِ چھِ گژھان وارِیاہ خۄش یِمے پَلو لاگٕنۍ بہٕ چھَس سُے بَناوان تہِ بہٕ چھَس سُوان تہِ تِمَے چھَس لاگان یہِ کہِ یِم بَنٲیِتھ پَلو چھُ وارِیاہ دٔرۍ روزان پرٛٮ۪تھ کانٛہہ ڈِزایِن چھِ ہٮ۪کان بِنٛیان کٔڑِتھ پرٛٮ۪تھ کانٛہہ ڈِزایِن چھِ ہٮ۪کان یَزارَس کٔڑِتھ یا بَدَل کانٛہہ یہِ بَدَل کانٛگرِ خٲطرٕ تہِ چھِ ہٮ۪کان بَنٲیِتھ کیٚنٛہہ بازَر چھُنہٕ یِوان یِم چیٖز کِہیٖنۍ نہٕ یِم أسۍ گَرِ چھِ ہٮ۪کان بَنٲیِتھ اَمہِ سۭتۍ تہٕ تَوَے چھِ أسۍ زیادٕ خۄش گژھان یِتھَے کٔنۍ گٔے لاگہو أسۍ یِم چیٖز تہٕ بہٕ چھَس بہٕ چھَس وَنان باقیَن تہِ یِتھَے کٔنۍ یَتھ بَنٲیِو گَرے ٲسِو کَران ییٚمہِ سۭتۍ روزیو پنٛنٮ۪ن اَتھَن منٛز تہِ کَسٕب تہٕ بیٚیہِ ٲسِو باقٕیَن تہِ پَتہٕ مَدَتھ ودَتھ کَران